جناب چھِو ٹھیٖک آ اوت آ بَس اوترٕ وَنیٚو نہ حظ یہِ ییٚمہِ زٔمیٖن کَنال زٕ ژور ٲسۍ تہٕ کیاہ کوٚرو پَتہٕ تۄہہِ مَشوَر ما آو کیٚنٛہہ ہے أسۍ ہَسا چھِ ہُم بنٛڈپور حظ اَسہِ اوس بنٛڈپوٗر آ

نہ ونۍ اَگر وُچھو تہ تۄہہِ تہِ ما چھُو برابری یِوان ریٹَس کِہیٖنٛۍ خاص

نہ ونۍ ٲس مےٚ مجبوٗری پہنَتھ تھوڑا نہ نہ بہٕ چھُسو کَران ہمچ کتھ ہمِچ کَتھ چھُسو کَران یُس مےٚ خرچاوُن چھُ حظ آ

ژھٕن حظ ونۍ تتھ بَلاے مےٚ چھُ نہ پانَس چھ مےٚ ونۍ زمیٖن کنال زٕ ژور یِم چھِ خرچاوٕنۍ حظ آ یُس حظ پتمہِ لٹہِ وُچھو توہہِ سڑکہِ پٮ۪ٹھ اَندَر کُن نہ حظ ونۍ اگر گۄڈٕ تُہۍ وٕچھو خریٖدارَ ما بنہَس کانٛہہ مےٚ چھِ مجبوٗری پہن تھوڑا تَوے مےٚ چھِ نِکِس خاندَر آ روڈَس پٮ۪ٹھ حظ سَڑک لٲگِتھ دوٗن ژور کَنال چھِ مِلکِیَت دوٗن ژور کَنال چھِ آ ژٔٹِتھ مِلکیَت دَفعہ وَفعہ نہٕ کٕہٕنۍ صاف زٔمیٖن حظ صاف چَندَن ہیوٗ زٔمیٖن حظ یہِ چھُ أتی سڑکہِ پٮ۪ٹھٕے پٔتمہِ لَٹہِ حظ وُچھو تۄہہِ آ سُے سُے وٕنۍ کیٛاہ ریٹہَ کیٛاہ چھِ ووس وَنان ونۍ نہ مےٚ وَنیمو تۄہہِ پٔتمہِ لٹہ تہِ وَنیِمو تۄہہِ دُہٲٹھ لَچھ یِم گٔے تۄہہِ ژےٚ چھُ سے بہٕ کنان دُہٲٹھ لَچھ ہے کیاہ چھُکھ ونان زمیٖنَس چھ نہٕ ڈمانڈے ہے ژٕ کیاہ حظ ونان زمیٖنَس ییلہِ اَتھ تہِ ویلیو گژھِ کم تیٚلہِ کیاہ روٗد اچھا تُہۍ کیٛاہ چھو ونان تُہنٛدِ حساب کیاہ لایہِ ہے کیاہ حظ چھُکھ ونان دُہٲٹھَن تہٕ پنژتٲجِہَن چھے نہ ژےٚ فرکھے باسان بوز حظ بوز حظ کَتھ یِہ مہ حظ چھُ ہہُ زٔمیٖن اَتھ چھے ژے وَتھ لٲگِتھ اگر ژٕ پگاہ ملرٕ شےٚ شےٚ مَلرٕ تہِ کٕنَکھ پلاٹ زَبردَس زٔمیٖن حظ چھُ یہِ ٹھیٖک چون خدمت سُہ حظ کَرو چٲنۍ خدمت ژٕ تھاو حظ پَنٕنۍ خدمَت الگ البتہ وُچھ حظ دُہٲٹھَن منٛز چلو لچھ تراوس بہٕ ونکٮ۪س یہِ چٲنِس شرافتَس اَکہٲٹَن منٛز کَرُس ونۍ کینٛہہ تہٕ تھاو حظ تیٚلہِ چھَ نہٕ برابٔری کیٚنٛہہ تھاو حظ تیٚلہِ اَدٕ نہ حظ نہ تھٲیِو تیٚلہِ چھ نہٕ برابری کینٛہہ بہہ حظ بہہ حظ رۄبَس حوال